مےٚ کَرے زٕ پیٖزا تُہنٛدِس یَتھ ٲں سایٹہِ پٮ۪ٹھ آرڈر مہربٲنی کٔرِو کٔرِو اَکھ کیٚنسل مےٚ چھُ اَکوے ضرورت وۄنۍ